آ ہیلو وعلیکُم السلام آ ٹھیٖک حظ کَم کران حُکُم آ أسۍ حظ چھِ ہندوارہ پٮ۪ٹھٕ فُٹ وِیَر شو روٗم اَسہِ باٹا ہاں ؤنِو حظ کٔرِو حُکُم خیریت چھِ حَظ تُہۍ کَم چھِو اَہن حظ اہن حظ آ اَسہِ چھُ مطلب اَسہِ چھِ واریاہ برٛینٛڈ شوٗز موٗجوٗد واریاہ سِٹایلن ہٕنٛدۍ تہِ واریاہ قٕسمَن ہٕنٛدۍ تہِ تہٕ تۄہہِ کُس قٕسٕم چھُس بوٗٹھ ضوٚرَتھ کیٛاہ سِٹایل چھُ تَتھ ضوٚرَتھ حظ تۄہہِ تۄہہِ چھُو مطلبہٕ تِم تھوڑا یہِ ہیٖل ٹایپ ضوٚرَتھ یُس سپوٹٕس شوٗز چھُو توہہِ کِنہٕ کیجوَل شوٗز چھُو تۄہہِ ضوٚرتھ سپوٹٕس منٛز چھِ اَسہِ واریاہ برٛینٛڈ حظ مطلب اَتھ منٛز چھِ یِوان اَسہِ باٹا والٮ۪ن ہٕنٛدۍ تہِ مطلب أسۍ چھِ بٲقی وُڈلینٛڈ والٮ۪ن ہِنٛدۍ بیٚیہِ چھِ اَسہِ آ اَسہِ چھِ واریاہ اٮ۪ویلیبٕل اہن حظ برٛینٛڈ چھِ واریاہ اٮ۪ویلیبٕل تہٕ شوٗز تہِ چھِ ورایاہ وۄنۍ اگر تۄہہِ ہیٖلٕز منٛز ہیٖلس منٛز تہِ چھُ اَسہِ واریاہ اصٕل اَیٹم تہٕ البتہ تِمن یُس ہیٖلَن منٛز چھُ اَسہِ اگر آ تُہۍ چھِو یژھان تۄہہِ چھُو مطلب یہِ زِ ہاے کالٹی ضوٚرَتھ کِنہٕ تۄہہِ چھُو نارمل رینجَس منٛز ضوٚرتھ ہاے کالٹی منٛز چھُ تۄہہِ گژھان سون بوٗٹ گژھان سِٹاٹس شوٗز یُس سِٹایلِش چھُ آسان یُس تۄہہِ کوٚرُو رِکمنٛڈٕڈ تِم چھِ یِوان تھوڑا اصٕل یِم لاوا چھِ تہٕ سُہ چھُ گژھان ترےٚ ساسہٕ پٮ۪ٹھ شروع حظ آ کینٛہہ چھُ کانٛہہ پرواے چھُنہٕ اِنشاء اللہ ییٚلہِ تُہۍ ییِو سٲنِس شاپَس پٮ۪ٹھ تہٕ أسۍ کرو اِنشاء اللہ تُہۍ سُہ ییٖزیو صُبحَس چھُ اَسہِ آسان مطلب اٮ۪ویلیبٕل تہٕ أسۍ سمکھو اَسہِ چھُ ییٚتی حظ جے اینٛڈ کے بٮ۪نٛکَس نِیَر تَتہِ چھِ اَسہِ شاپ تہٕ أسۍ کرو تَتی کَتھ ٹھیٖک چھِ حظ تَتہِ کٔرِو تُہۍ چایِس آ ٹھیٖک چھُ نہٕ حظ آ منڈے پٮ۪ٹھٕ چھِ آسان اَسہِ چھُ صرف سنٛڈے آسان آف ٹھیٖک چھُ نہٕ حظ تہٕ تُہۍ ییِو صُبحَس اِنشاء اللہ توٗرۍ دُکانَس پٮ۪ٹھ تتی کرو کَتھ بیٚیہِ گٔژھِو کٔرِو تُہۍ پسنٛد پنُن سایز وایز یِتھ پٲٹھۍ چھِنہٕ ہٮ۪کان ؤنِتھ کِہیٖنۍ ٹھیٖک چھِ حظ آن لاین تہِ کرو کِہیٖنۍ چھِنہٕ اگر تُہۍ بہتر یِیِو تُہۍ چھِو نزدیٖکٕے تہٕ ٹھیٖک أسۍ کرو دُکانسٕے پٮ۪ٹھ کَتھ ٹھیٖک چھِ حظ ٹھیٖک چلو السلام علیکُم